آ واریاہ شُرۍ چھِ یَژھان سکوٗلِنٛگ کَرُن پَرُن گۄڈٕنیٚتھ ہایَر ایٚجوکیشَن کَرٕنۍ حٲصِل تِکیٛازِ تِمَن چھِ پاے آسان زِ برونٛہہ کُن وٲتِتھ چھِ زیادٕ وُچھان گۄڈٕنیٚتھ ایٚمۍ کوتاہ چھِ پوٚرمُت تم چھِ گۄڈٕنیٚتھ پَران اَصٕل واریاہ گرٛیجویشَن ویجویشَن کَران سورُے کینٛہہ مَۄکلاوان کٔرِتھ پَتہٕ چھِ تِم گژھان یِمَن کَمپٔنِیَن منٛز جاب ژھارنہِ تَتہِ چھِ گۄڈٕنیٚتھٕے وٕچھان أمۍ کوتاہ چھِ پوٚرمُت ییٚلہِ واریاہ چھُ پوٚرمُت آسان ییٚلہِ واریاہ چھُ پوٚرمُت آسان تیٚلہِ چھِ تِمَن دِوان اَصٕل سیٖٹ تٔمی حِساب دِوان سیٖٹ تہِ واریاہ چھِ واریاہ لُکھ چھِ یِم پنٛنہِ فیملی سۭتۍ چھِ یَژھان فیملی بِزنٮ۪س شروع کَرُن یِتھ پٲٹھۍ ییٚکیٛاہ مول چھِ آسان کانٛہہ کٲم کَران تٔمِس پَتہٕ چھِ تٔمۍ سُنٛد نیٚچیوٗ سُہ کٲم رَٹان تَتھٕے چھِ وَنان فیملی بِزنٮ۪س أڑۍ شُرۍ چھِ تِم چھِ یَژھان فیملی بِزنٮ۪س کَرُن بیٚیہِ یِم واریاہ شُرۍ چھِ تِم چھِ یَژھان پنٛنِسٕے ایریا ہس منٛز کینٛہہ جاب کرُن پنٛنی پںٛنِس ایریا ہَس منٛز چھِ واریاہ کینٛہہ جاب جیسے کمپیوٗٹر چھِ واریاہ چھِ نوکری چھِ تِم چھِ یَژھان نوکری کَرُن پنٛنِسٕے ایریا ہَس منٛز پَنُن بیٚیہِ چھِ یَژھان پَنُن گَریُک کاربار کَرُن